سرینَگرَس منٛز چھُ مایشتٕکۍ واریاہ وسٲیِل یِوان پاونہٕ یَتھ منٛز لُکھ چھِ مُلوَس تہٕ تِم چھِ پَنُن روزی روٹی اَمہِ سۭتۍ کَماوان بیٚیہِ چھِ یَتھ شَہرکِس مَیشتَس منٛز اَکھ پَنٕنۍ حِصہٕ دٲری دِوان ییٚتہِ چھِ کینٛہہ بَجہِ بَجہِ اگر أسہِ صنعت وَنو چھِ اَتھ منٛز چھِ یِوان یہِ بَجہِ بَجہِ سیٖمنٛٹ فیکٹِرٛی چھِ اَسہِ یَپٲرۍ کھۄنمو کھِرٛو علاقہٕ چھِ یَپٲرۍ اَسہِ پہٲڑی علاقہٕ یَپٲرۍ یِمہٕ کوریز چھِ کَنہِ چھِ نیران اَتہِ تہٕ اَپٲرۍ چھُ سیٖمنٛٹ بَناوان اَتہِ چھِ کینٛہہ تِم خاص قٕسمٕچہِ کَنہِ وَنہِ نیران تِم کیٚمِکَل چھِ آسان تِمَن کَنٮ۪ن منٛز تہٕ ییٚمہِ سۭتۍ سیٖمَٹ بَنان چھِ اَسہِ تہٕ سُے سیٖمَٹ چھِ سٲرۍسٕے کٔشیٖری یِوان پَتہ سَپلاے کَرنہٕ پَتہٕ چھِ سُہ کٕنان تَتھ سۭتۍ چھِ پَتہٕ واریاہ بِزنِسٕز اٮ۪سٹیبلِش تَتھ سیٖمٹَس سۭتۍ تہٕ یُس کٔشیٖر ہِنٛدِس میشَتَس منٛز اَکھ اَہم کِردار چھُ اَدا کَران یِتھَے کٔنٮ۪تھ چھُ ییٚتہِ واریاہ یُس یہِ کوری چھِ نیران کَنہِ ییٚتہِ یہِ تہِ چھُ اَکھ بوٚڈ معشتُک اَکھ ؤسیٖلٕکۍ ییٚتہِ شہرِ سرینَگرَس منٛز یَتھ منٛز چھِ یہِ پانٛت چھوکُک ایریا چھُ یَپٲرۍ اَتھواجنُک ایریا چھُ اَتہِ چھِ کَنہِ کَڑان تِم کَنہِ چھِ پَتہٕ سٲرۍسٕے سرینگرَس بیٚیہِ کینٛہہ سرینگرٕکٮ۪ن نٮ۪برِمن ڈِسٹرکَن منٛز تہِ چھِ تِم کٕنان یِم کَنسٹرٛکشَن اِنڈَسٹِرٛی منٛز کَنَسٹرٛکشَن کِس یِم مکانہٕ ہۄٹیلٕز گورمینٹٕکۍ وارمنٹٕکۍ یِم بِلڈِنٛگٕس چھِ بَنان تِمَن مَنٛز چھِ اِستعمال گَژھان اچھا سرینَگرَس منٛز چھِ کینٛہہ ہن علاقَن منٛز أسۍ ییٚتہِ سیرِ بَٹھٕ تہِ یَپٲرۍ چھِ یہِ لَسجَن وَسجَنُک علاقہٕ چھِ اَتہِ چھِ سیرِ بَٹھٕ سیرِ بَناوان تہٕ یہِ تہِ چھُ گَژھان اَتھ کَنَسٹرٛکشَن اِنڈَسٹِرٛیٖزَس منٛز اِستعمال تہٕ ییٚتہِ چھُ اَکھ معشیتُک اَکھ واریاہ اَصٕل ییٚتہِ اَکھ حِصہٕ دٲری کَران یَتھ شہرِ سرینَگَر أکِس صَنعتَس تہٕ معاشَتَس منٛز یِتھٕے کٔنۍ چھِ ییٚتہِ واریاہ پولٹرٛی فارَم ہِنٛز صنعت چھِ ییٚتہِ ییٚتہِ چھِ واریاہ سرینَگرَس منٛز واریاہو لُکو چھِ پَنٕنۍ پَنٕنۍ پولٹرٛی فارَم ترٛٲوۍمٕتۍ یَتھ منٛز یِم کۄکَر وۄکَر چھِ رَچھان پَتہٕ چھِ سَپلَے کَران یِمَن دُکاندارَن وُکاندارَن ہوٹلَن چھِ پَنُن روزٕ روزی روٹی اَمہِ سۭتۍ پَکناوان تہٕ بیٚیہِ چھِ پانہٕ تہِ پَکناوان تہٕ بیٚیہِ چھِ لُکَن تہِ کھیٛاوان چاوان یِتھٕے کٔنۍ چھِ شہری سرینَگرَس منٛز چھُ یُس یہِ ہینٛڈی کرٛافٹٕس چھُ اَتھ منٛز چھِ یِم قٲلیٖن وٲلیٖن شال وال یِوان بَناونہٕ خاص کَر چھِ یِم ڈاوُن ٹاونٕکۍ علاقہٕ چھِ اَپٲرۍ چھِ یہِ یِوان بَناونہٕ زیادٕ طور پَر یَس یہِ ڈاوُن ٹاوُن ایریاہَس مَنٛز چھِ اَتہِ چھِ بَناوان یِم زیادٕ قٲلیٖن وٲلیٖن تہٕ سُہ تہِ چھُ اَکھ معشیتُک اَکھ واریاہ یا یِم لٔکرِ کٲم چھِ کَران ہینٛڈی کرٛافٹَس منٛز یۄس یہِ یُس یہِ اَسہِ لٔکٕر چھِ خاص آسان اَتھ منٛز چھِ یِوان بہتریٖن تِم چیٖز ڈٮ۪کوریٹِو چیٖز بَناونہٕ پَتہٕ چھِ یِوان تَتھ سُہ پیپَر مٲشی پٮ۪ٹھ سَجاونہٕ سُہ تہِ چھُ اَکھ صنعتُک اَکھ واریاہ یَتھ یہِ وَنان چھِ اَکھ اِمپاٹَنٛٹ صنعتی اَکھ ایٚکٹِوِٹی چھےٚ سۄ اَکھ یۄس سُہ یَتھ شہری سرینَگرَس منٛز چھُ پاونہٕ یِوان برٛونٛٹھ ٲس واریاہ شاہِرِ سرینَگرَس منٛز یُس صنعت ٲس یہِ ٲس تھوڑا واریاہ سُہ پَتھٕ یۄس وۄنۍ آز تھوڑا ماڈٲرٕن چھِ گٔمٕژ برٛونٛٹھ آسہٕ نہٕ ییٖژاہ فیکٹِرٛی ویٚکٹِرٛی کینٛہہ آزکَل چھِ واریاہ فیکٹِرٛیٖز ییٚتہِ آزکَل چھِ جوٗس ووٗس بَناوان یِم چاکلیٹ تہِ چھِ بَناوان بِسکِٹ چھِ بَناوان ییٚتہِ اِنڈَسٹِرٛیَل زونٕز کھُلے ییٚتہِ خاص کَر ییٚتہِ کھوٚنموٗ چھُ رَنٛگہٕ ریٹھ چھُ اَتہِ آیہِ واریاہ اٮ۪لٮ۪کٹرٛانِکٕس آیٹَمٕس تہِ چھِ ییٚتہِ بَناوان وَنہِ برٛونٛٹھ اوس نہٕ یہِ کِہیٖنۍ تہِ نہٕ اَتھ آے وَنہِ واریاہ چینٛج یُتھُے وَنہِ ساینَس ٹٮ۪کنالجی ہُنٛد دور آو شہرِ سرینگرَس منٛزٕے چھِ وَنہِ تِم واریاہ کینٛہہ چیٖز یِوان بَناونہٕ یِم برٛونٛہہ اَسہِ ٲسۍ پٮ۪وان نٮ۪برٕ پٮ۪ٹھ تارٕنۍ دِلہِ پٮ۪ٹھ جۄمہِ پٮ۪ٹھ پَنجاب پٮ۪ٹھ تہٕ وۄنۍ چھِ ییٚتہِ الحمدُاللہ خۄداینہِ فَضلہٕ سۭتۍ تہٕ بیٚیہِ یُس یہِ ترقی کٔر اِنسانَن ساینَس ٹٮ۪کنالجی ہُنٛد دور آو تہٕ اَمہِ کہِ وجہ سۭتۍ چھُ وۄنۍ یِم چیٖز اَسہِ سرینَگرَسٕے منٛز بَنان تہٕ یُس یہِ اِنڈَسٹریٖز چھےٚ ییٚتہِ فیکٹرٛیٖز چھےٚ اَتھ چھِ یہِ چیلینجِس کہِ پاوَر سَپلَے چھَنہٕ آسان ییٚتہِ زیادٕ کِہیٖنۍ تہِ نہٕ اَگر ییٚتہِ پاوَر سَپلَے آسہِ ہا ییٚتہِ یا بیٚیہِ ییٚتیُک یُس یوٗتھ چھُ أمِس چھُ ووکیشنَل ٹرٛینِنٛگ نِنۍ ییٚتہِ کِس نوجوانَس اَکھ خاص ٹیٚکنِکَل ٹرٛینِنٛگ گٔژھ یِمَن آسٕنۍ ایٚجُکیشَن گٔژھ آسٕنۍ تٲلیٖم گٔژھ آسٕنۍ ییٚمہِ سۭتۍ یہِ سٲنۍ اِنڈَسٹِرٛی یہِ سٲنِس صنعت پَکہِ ہا واریاہ برٛونٛٹھ یہِ کَرِہا واریاہ ترقی تاکہِ أسۍ تہِ بَناوہَو ییٚتہِ تِم تِم چیٖز اَسہِ پیٚیہِ ہا نہٕ نیٚبرِمٮ۪ن سٕٹیٹَن گژھُن کِہیٖنۍ تہِ نہٕ أسۍ پنٛنہِ کٔشیٖرِ منٛزٕے شہرِ سرینَگرَس منٛزٕے آسہَو أسۍ یِم چیٖز بَناوان تہٕ یہِ روزِ ہا سانہِ خٲطرٕ واریاہ مُفیٖد